السلام علیکُم اَ ٹھیٖک چھُو حظ اَہن حظ گَرِ چھُو حظ ٹھیٖک اَہن حظ تُہۍ چھُو حظ یہِ راشِدہ میم میڈم جی یہِ یہِ حظ یہِ میون بَچہٕ ییٖنہٕ آز سٕکوٗل کِہیٖنۍ بہٕ چھَس ییٚمۍ سٕنٛز سالکِن پیرٮ۪نٹ اَہن حظ سُہ حظ اوس تھوڑا ناٹھیٖکٕے وۄنۍ تہٕ ووٚننَس ماجہِ یہِ نِمَن بہٕ ڈاکٹرس نِش تٔمِس حظ اوس فیٖوَر بیٚیہِ چھُ ونان مےٚ چھِ کَلَس دود بیٚیہِ تہِ ٲسِو یِم زٕ ترٛےٚ دۄہ گٔیَس آز اُلٹی تہِ یِوان سُہ چھِ یِوان اورٕ تٔمِس چھِ یِوان اُلٹی چھُنہٕ حظ از گَرمہٕ بَلایَہ اَکھ بیٚیہِ حظ چھُس ڈِہایڈرٛیشَن گٔمٕژ وٕنۍ نِمون ڈاکٹرَس نِش تَوَے حظ کوٚرُم فون أمۍ مانے نہٕ گَرِ بِہُن کِہیٖنۍ وۄنۍ ووٚننَم دوٚپُن میڈَم جی چھِ پَتہٕ تَتہِ لایان مےٚ ووٚنُس ییٚکیٛاہ بہٕ کَرٕ تٔمِس فون اَہن حظ

نَتہٕ کیٛاہ اَہن حظ یہِ حظ گٔیے اَصٕل أتی اوس یِوان دۄہَے تہٕ سٕکوٗل یہِ گٔیے اَصٕل سِٹِرٛکٹ روٗلٕز چھِ اَتہِ مگر یہِ حظ چھِ بِچور زیادٕ بٮ۪مار اورٕ یِتھ چھُس پَتہٕ نیران یِم أچھ پھاٹوِتھ اُلٹی سۭتۍ تَوَے وۄنۍ نِمون گۄڈٕ ڈاکٹرَس نِش ٹھیٖک حظ چھُ مہربٲنی گٔے پَران چھِ حظ اَصٕل اَہن حظ نَہ پَرُس وَنے نہٕ حظ تۄہہِ یہِ چھِ تھوڑا ناقٲبلٕے تہٕ وۄنۍ چھِ سا اِمپرٛوٗمٮ۪نٛٹ ہُتھ کَنۍ حظ چھُس گَرِ أسۍ دِوان دۄہَے اورٕ یِتھ گٲنٛٹَہ گٲنٛٹَہ چھُس حظ گژھان اَصٕل پٲٹھۍ بیٚیہِ حظ ٲسۍزٮ۪ن ہُتھ کَن تُلان مٔنٛزی پَتہٕ تھوٚد پرٛٮ۪یَر وِزِ تہِ کَلاس منٛز تہِ أتی گژھِ اَصٕل چالاک یہِ چھُ کھوٚژان بِزٲتی ژٕ حظ ٲسۍزٮ۪ن وٕ یہِ تُلان تھوٚد تہٕ أتی نیرٮ۪س یہِ ڈَر

اۭں اَہن حظ آز گژھِ ڈاکٹرَس نِش اگر پَتہٕ ٲسٕس فرق تہٕ تیٚلہِ یی صُبحَن یِتھ کَن حظ ترٛاوَو فِلحال دۄن دۄہَن تہٕ مےٚ چھُنہٕ باسان کیٛاہ أمِس کیٛاہ صُبحَس تام فرق آمٕژ ٹھیٖک حظ چھِ بہٕ حظ لیکھٕ تَتھ اَہن حظ اَہن حظ ٹھیٖک حظ چھِ میم اَدٕ کیٛاہ السلام علیکُم